آ پَرنَس لیکھنَس چھِ واریاہ فٲیدٕ انسان چھِ ہٮ۪کان کُنہِ جایہِ چھِ آسان کانٛہہ بوڑ ووڑ بوڑ ووڑ چھِ ہٮ۪کان پٔرِتھ کُنہِ جایہِ سفر آسان کَرُن سُہ چھِ ہٮ۪کان کٔرِتھ یا کٲنٛسہِ اردو زبانہِ منٛز آسہِ کٲنٛسہِ سۭتۍ کَتھ کَرٕنۍ سُہ تہِ چھِ ہٮ۪کان کٔرتھ انٛگریٖز زبانہِ منٛز آسہِ کٲنسہِ سۭتۍ کَتھ کَرٕنۍ سُہ تہِ چھِ ہٮ۪کان کٔرتھ کُنہِ کانٛہہ نَفر چھُ نیٚبرِم سَمکھان تٔمِس سۭتۍ آسہِ کَتھ کَرُن تعارُف کَرُن تہٕ سُہ تہِ چھِ ہٮ۪کان کٔرِتھ اِنسان چھُ واریاہ واریاہ کامہِ ہٮ۪کان کٔرِتھ بہٕ یِم باقٕیَن نَفرَن سۭتۍ کَتھ ہٮ۪کان آرام سان چھُ ہٮ۪کان کٔرِتھ اِنٛگلِش پٲٹھۍ آسہِ کٲنٛسہِ سۭتۍ کَتھ کَرُن سُہ تہِ ہیٚکہِ کٔرتھ اِنسان بیٚیہِ باقٕیَن ہیٚچھنٲوِتھ کانٛہہ کِتاب آسہِ اِنٛگلِش پٲٹھۍ سُہ تہِ ہیٚکہِ پٔرِتھ کتاب واریاہ علم چھُ حٲصل گَژھان اردو کِتاب ہیٚکہِ پٔرِتھ یہِ علمٕکۍ چھِ واریاہ فٲیدٕ علمہِ سۭتۍ چھِ نوکری چھِ مِلان اِنسانَس چھِ یہِ کماونُک ذٔریعہِ اَکھ بَنان یِم ییٚمہِ سۭتۍ چھِ کماوان دِنہٕ وول چھُ اللہ تعلیٰ بہرحال مگر اَمہِ سۭتۍ چھِ کماوان چھِ ذٔریعہِ چھُ بنان علمٕے تہٕ تَمہِ سۭتۍ چھِ أسۍ کماوان بیٚیہِ واریاہ واریاہ چیٖز چھِ علمہٕ سۭتۍ گَژھان یِم کِتابہٕ چھِ أسۍ ہٮ۪کان پٔرِتھ اخبار چھِ أسۍ ہٮ۪کان پٔرِتھ فون چھِ آز اَتھ پٮ۪ٹھ چھِنہٕ یُس اَن پڑھ آسہِ سُہ ہیٚکہِ نہٕ پٔرِتھ کیٚنٛہہ اَن پَڑھس چھِ واریاہ نۄقصانات یِم نہ علم نہ حٲصِل کَرنٕکۍ مان ژٕ سُہ گَژھِ کُنہِ جایہِ سَفرَس تَتہِ آسہِ بوڑ لیکھِتھ ژٕ کوٚت ووتُکھ تَتہِ چھِنہٕ تَتہِ چھُنہٕ یہِ ہٮ۪کان کیٛاہ سُہ ہیٚکہِ نہٕ تَتٮ۪تھ وٕچھِتھ یہِ کیٛاہ چھِ کیٚنٛہہ وۄنۍ فون پٮ۪ٹھٕ وٕچھِ ہا فون تہِ ہیٚکہِ نہٕ تٔمِس چُھنہٕ تَگان اِستعمال کَرُن تَمہِ آیہِ اَن پڑھ چھِ آسان تِمَن چھِنہٕ تَگان فون تہِ تَمہِ آیہِ اِستعمال کَرُن کیٚنٛہہ اَتھ پٮ۪ٹھ تہِ چھِ اِنٛگلِش پٲٹھی آسان یِمو چھُنہٕ آسان پوٚرمُت کیٚنٛہہ کٲشِرۍ چھِ أسۍ بہرحال بہٕ چھُس کٔشیٖر ہِنٛدۍ فِلحال کَتھ کَران یِم کٲشِرۍ چھِ یِم چھِ آسان فِلحال یِم اَن پڑھ یِمَن کَمَن چھِ آسان تِمَن چھِ گَژھان واریاہ مُشکِلات کِتاب چھِنہٕ ہٮ۪کان تِم پٔرِتھ کیٚنٛہہ پَنٕنۍ ضُریارایتہِ سامان ضٔروٗریاتہِ سامان چھِنہٕ ہٮ۪کان تِم أنِتھ کیٚنٛہہ تِجارتَس منٛز چھِ مسلہٕ یِوان سَفر چھِ سَفرَس دوران چھِ مسلہٕ یِوان یا باقٕے باقٕے ییٚلہِ کامہِ چھِ کَران یِم مثلاً یِم چھِ واریاہ کامہِ کَران یِمَن چھِ یِوان واریاہ مسلہٕ واریاہ مسلہٕ چھِ یِوان دَرپیش یِمَن یِوان یِم سَفرس دوران تہِ کٲنٛسہِ سۭتۍ کَتھ کَرٕنۍ چھِ یِمَن چھِ واریاہ دُشوار یِوان پیش یِم کامہِ کَران کَران بیٚیہِ یِم یِم پٔڑیٖنۍ آسان پَران چھِ اَپٲری ییٚلہِ یِم سَفر چھِ کَران یِمَن چھِ سَفرس دوران یِمَن چھِ سَفرس منز چھِ یِمَن واریاہ مدت مِلان یِم چھِ پنٛنٮ۪ن یِمَن سۭتۍ ہٮ۪کان کَتھ کٔرِتھ زِ تِم چھِ ہٮ۪کان کَتھ کٔرِتھ آرام سان یِمَن سۭتۍ چھِ اَصٕل پٲٹھۍ ہٮ۪کان یِم کَتھ وَتھ کٔرِتھ تہٕ یِمَن چھِنہٕ مُشکِلات گَژھان کیٚنٛہہ اَمہِ بہرحال چھِ اَمہِ سۭتۍ گَژھان واریاہن یِمَن چھِ گَژھان مُشکِلات یِم کا یِم کامہِ کَرنَس منٛز یِمہٕ یِم چھِ ہٮ۪کان کٔرِتھ یِم مُشکِلات یِمَن چھِ یِوان واریاہ مُشکِلات یِم کامہِ کَرنَس منٛز